ییٚلہِ تہِ أسۍ سبزی چھِ دَپان أسۍ بَناوو تَمہِ برونٛٹھ چھِ أسۍ گۄڈنٮ۪تھٕے یِم ویجِٹیبلہٕ چھِ یِم چھِ أسۍ چھَلان یِم سَبزی یِم چھِ چھَلان تَمہِ پَتہٕ چھِ أسۍ کَٹ کَران یِم مَس یِم سَبزی تَمہِ پَتہٕ چھِ أسۍ گۄڈنِکُے یِم اِنگرٛیٖڈِیَنٹ چھِ أسۍ چھِ تیٖل تھاوان برونٛٹھ کَنٮ۪تھ أسۍ چھِ لِدٕر تھاوان نوٗن تھاوان مَرژٕوانٛگُن تھاوان ٲل تھاوان بٕڑٕ ٲل تھاوان دالچیٖن تھاوان أسۍ چھِ بٲدیان تھاوان أسۍ چھِ رُہَن تھاوان أسۍ چھِ گَنڈٕ تھاوان یِم یِم اِنگریٖڈِیَنٹٕس أسۍ چھِ تھاوان برٛۄنٛہہ کُن ییٚمہِ ساتہٕ أسۍ سَبزی چھِ پٮ۪وان بَناوٕنۍ